ہیٚلو السلامُ علیکُم ڈاکٹر صٲب اَصٕل تُہۍ چھُو ٹھیٖک بہٕ حظ چھُس گاندَربَل پٮ۪ٹھ یہِ مےٚ حظ چھُ میٛادَس تھوڑا دَگ آسان بیٚیہِ حظ چھُ مےٚ زَنگَن تہِ آسان دَگ اَہَن حظ تہٕ بہٕ حظ چھُس ٹھوٗل کھیٚوان یا دۄد وۄد چاے مےٚ حظ چھِ میٛادَس کَران صحیح دَگ اَہن حظ آ اَہَن حظ آ بیٚیہِ حظ چھُس بہٕ دَنٛد دَنٛدَس تہِ حظ چھُ مےٚ دگ آسان سٮ۪ٹھاہ تہٕ بہٕ حظ چھُس اَتھ دَوا کھیٚوان واریاہ دَنٛدٕ دادیُک اَہَن حظ اہن حظ

ٹھوٗل ہَمیشہ چھُم میٛادَس آسان زیادٕ دَگ کِہیٖنۍ مطلب ییٚمہِ اگر نہٕ زٕ ٹھوٗل یا دۄد کھیٚمہٕ کِہیٖنۍ یُتھُے حظ بہٕ تھوٗل یا دۄد چھُس کھیٚوان تہٕ مےٚ حظ چھِ میٛادَس صحیح پین کَران نہ نہ نہ تم تَمہِ آیہِ نہٕ حظ چھُنہٕ مےٚ کَران کینٛہہ کُنہِ ساتہٕ چھِ کَران کَمٕے میادَس چھُس نہٕ بہٕ دَوا کھیٚوان کِہیٖنۍ مےٚٚ حظ پیٚو واریاہ دَوہ کھیٚون ٹھیٖک حظ ٹھیٖک

ٹھیٖک حظ چھُ تۄہہِ کَتہِ حظ چھُو یہِ کِلنِک

تہٕ أسۍ کٔژ بَجہِ تُہۍ کٔژ بَجہِ چھِو آسان اَتہِ دَہ ٹُوٚ پانٛژھ

ٹھیٖک حظ چھُ نہ حظ یہِ ییٚمیُک کیاہ حظ کَرٕ بہٕ دوہُک حالَس فِلحال اۭں ڈِیو حظ چھُس بہٕ چیٚوان مےٚ حظ گژھِ ڈِیو آسُن کَنٹِنیوٗ اَہَن حظ ٹھیٖک حظ چھُ کران حظ اچھا اَہَن حظ اَہَن حظ اَہَن حظ اَہَن حظ اَہَن حظ اَدٕ حظ ٹھیٖک حظ چھُ اَدٕ حظ